اِنسانَس چھُ واریاہ شوق آسان گژھنُک مےٚ چھُ بارہمولہ گٔمٕژ لیکن یِمن جاین چھیٚس نہٕ بہٕ گٔمٕژ کِہیٖنۍ پارکَن منٛز کِہیٖنۍ لیکن تَتہِ چھُ واریاہ خوٗبصوٗرت انسان چھُ ونان مطلب واریاہ شوق آسان کیٚنٛہہ چیٖز کَرنُک لیکن تِمن پارکَن مَنٛز چھِ گژھان واریاہ لوٗکھ تَتہِ چھِ ایٚنجوٛاے کَران تَتہِ چھِ واریاہ اصٕل فیسلٹیٖز مطلب بیٚیہِ چھُ اَکھ بوٚڑ گرٛاونٛڈ ییٚتہِ لوٗکھ چھِ گِنٛدان والی بال بیٹ بال بیٚیہِ چھِ تَتہِ موٗوی تھیٖٹَر تہِ کَلچَر اِویٚنٛٹ تہِ چھِ لوٗکھ کَران تَتھ مَنٛز تہِ چھِ حصہٕ نوان بیٚیہِ چھُ واریاہ بوٚڑ گرٛاوُنٛڈ تہِ گارڈنٕز تہِ چھِ تہٕ ٲں باقٕے لوٗکھ چھِ تور گَژھان واریاہ گَژھان چھِ تِمن پارکَن مَنٛز گُلہٕ نار پارَک چھِ تَتہِ اَکھ تَتہِ چھِ بیٚیہِ کیٚتھانۍ ہمالیہ پیٖک تہِ چھِ تَتہِ بیٚیہِ چھِ تَتہِ واریاہ اصٕل سکوٗل تہِ تہٕ بہٕ چھیٚس نہٕ گٔمٕژ کِہیٖنۍ لیکن مےٚ چھُ بوٗزمُت تَتہِ چھِ واریاہ اصٕل جاے یور واریاہ گژھان چھِ تَتہِ چھِ واریاہ ایٚنجوٛایمیٚنٛٹ کَران